ٹرٛیٚولِنٛگ یہِ اورٕ یور گژھُن چھُ مےٚ واریاہ زیادٕ پَسنٛد مےٚ چھِ باسان اَتھ منٛز یوٗتاہ اِنسان دُنیا چھِ وُچھان تیوٗت چھُنہٕ پَرنَس منٛز یا باقٕیَس منٛز وُچھان یَتھ منٛز چھِ زندگی ہِنٛز حقیٖیت یِوان أتھۍ اور بیٚیہِ چھِ الگ الگ چیٖز وُچھان اِنسان زندگی منٛز دُنیہٕکۍ الگ الگ رنٛگ وُچھان الگ الگ خلق وُچھان یہِ باسیٚو مےٚ واریاہ اَصٕل چیٖز نہ ییٚمہِ موٗجوٗب مےٚ پَسنٛد چھُ ٹرٛیٚوٕل کَرُن بیٚیہِ چھُ اِنسان رٕلیکٕس گژھان لُکھ دُنیا وُچھِتھ اور آ بہٕ چھُس گوٚمُت واریاہَن جایَن چھُس بہٕ گوٚمُت دِلہِ چھُس بہٕ گوٚمُت کانپوٗر چھُس بہٕ گوٚمُت جھَلندر چھُس بہٕ گوٚمُت فارنۍ تہِ چھُس گوٚمُت دۄیہِ ژورِ لَٹہِ